اَسَلامُ علیکُم اَسہِ اَنے یو فین تہٕ سُہ درٛاو واریاہ خراب خراب کیٛازِ درٛاو تَتھ دَز تارٕ بَٹَن کینٛہہ تانۍ واریاہ واریاہ سِسٹَم دٔد تَتھ اَلبَت پھین سُہ اوس نہٕ تَتھ لایق کِہیٖنۍ تہِ تہٕ تَتھ ییٚلہِ لاگَان ٲسِن دَزَان اوس بَٹَن بیٖٹھِس اورٕ یور اوس نہٕ پھیٚرَن کینٛہہ تہٕ بیٚیہِ تہِ کیٛاہ وَنان یَتھ کار وار سورُے اوس دَزَان تَتھ بیٚیہِ ٲسۍ اَتھ دۄہَے دۄہَے دۄہَے دۄہَے ٲسۍ پیٚوَان أسۍ ٲسۍ یُتھُے لاگَان ٲسۍ تِتھُے اوس سُہ دَزَان یِتھُے لاگَان اوس تیُتھُے اوس دَزَان یُتھُے دَپہٕ ہا دِوَان ٲسۍ أسۍ بَٹَن سُہ اوس نہٕ پھیرَان کِہیٖنۍ تہِ سُہ درٛاو واریاہ خراب پھین پھین درٛاو نہٕ زٕہٕے تَتھ گٔے تَتھ گٔیو کَم ٹایم أنمٕتِس تَتھ درٛاو نہٕ ٹایِم تہِ تیوٗتاہ کِہیٖنۍ تہِ